مےٚ ہسَے چھِ واریاہ چیٖز خۄش کران ساروی کھۄتہٕ بٔڑۍ چیٖز یُس مےٚ خۄش کران چھِ سُہ ہسَے چھِ یہِ زِ یُس میٛانٮ۪ن پنٛنہِ اَکہِ دۄہُک ٹارگیٹ چھِ آسان اگر بہٕ سُہ کَمپٕلیٖٹ چھُس کران پنٛنی پڑایہِ خٲطٕر تہٕ سُہ ہسَے چھُ مےٚ واریاہ خۄش کران باقٕے چیٖز یِم مےٚ خۄش چھِ کران تِم ہسَے چھِ اگر بہٕ کٲنٛسہِ دوستَس سۭتۍ کُنہِ خاص جایہِ گژھٕ یِتھ پٲٹھۍ کُنہِ پارکہِ منٛز کانٛہہ سُہ ٹایِم یُس بہٕ پنٛنہِ فیملی سۭتۍ مَزٕ پٲٹھۍ گُزار یِم چیٖز ہسا چھِ مےٚ واریاہ خۄش کران آ باقٕے بہٕ بٲیِس سۭتۍ ٹایِم وقت گُزارُن تہِ چھِ مےٚ خۄش کران تہٕ پَنٛنٮ۪ن بیٚنٮ۪ن دۄن سۭتۍ تہِ فیملی ہسا چھِ مےٚ خٲطرٕ واریاہ اِمپاٹنٛٹ یُس مےٚ خۄش چھِ کران بیٚیہِ تہِ ہسا چھِ میٛٲنۍ اٮ۪جوٗکیشَن یُس مےٚ اگر بہٕ اصٕل چھُس پکان تہٕ سُہ چیٖز تہِ ہسا چھِ مےٚ خۄش کران یِم چھِ کیٚنہہ چیٖز یِم مےٚ خۄش چھِ کران